دۄہٕے گنٛدنہٕ سۭتۍ چھُ اسہِ مدد گژھان واریاہو دادیو نِش چھُ نجات میلان یِتھ پٲٹھۍ زن اگر أسۍ کَتھ کرو ہاٹہٕ دود سٹروک کینسر یا بجہِ بجہِ بٮ۪مارِ یِمو نِش چھُ نجات میلان بیٚیہِ امہِ علاوٕ چھُ سون دٮ۪ماغ تہِ تازٕ گژھان تہٕ سانہِ أڈجہِ تہِ چھِ تازٕگژھان تہٕ تمہِ علاوٕ چھُ بیٚیہِ پریشٲنیو نِش تہِ واریاہ زیادٕ نجات میلان تہٕ بیٚیہِ امہِ علاوٕ چھُ مۄچر تہِ کم گژھان تہٕ بیٚیہِ چھُ مزٕ تہِ یِوان گِنٛدنس